اَکھ ترٛےٚ کُنوُہ شَتھ دُنَمَتھ شےٚ ژور کُنوُہ شَتھ سَتہٕ نَمَتھ زٕ اَکھ زٕ ساس زٕ ترٛےٚ اَکھ زٕ ساس پانٛژھ پانٛژھ ٲٹھ زٕ ساس نَو